اگر أسۍ کَتھ کَرَو زِ مطلب یُس یہِ سون کَمشیٖر چھِ یہِ کِتھ کَنہِ باسہِ یوٗنیٖک یا الگ باسہِ ٹوٗرِسٹَن خٲطرٕ اَسہِ پَزِ تیٚلہِ ؤنکیٚن کِس دورَس منٛز بیٚیہِ تی کَرُن یہِ زَنہٕ سٲنۍ پٔتِم لُکھ ٲسۍ کران یِتھ کَنہِ تِم نکلی خط مطلب میٚژِ ہُنٛدۍ مکان ٲسۍ بناوان تہٕ پٮ۪ٹھٕ ٲسِکھ ژھیٚے کران تہٕ سُہ چھُ ؤنکیٚن کِس دورَس منٛز اَکھ اَکھ الگ چیٖز یُس زَنہٕ نہٕ ؤنکیٚنَس دُنیاہَس منٛز کُنہِ جایہِ تہِ ہٮ۪کہِ ٲسِتھ تٔمۍ آیہِ مکان ییٚمہِ آیہِ ٲسۍ آسان یا ٹوٗرِسٹ پٕلیس یِم چھِ اَسہِ تِمَن جایَن پَزَن اَسہِ پَنٕنۍ بیٚیہِ تِم لٕکروٗ چیٖز اِستعمال کَرٕنۍ یِم أسۍ کران ٲسۍ تہٕ ییٚمہِ سۭتۍ زَنہٕ یہِ سون یہِ کَشمیٖر یہِ باسہِ الگ باقِیَو سِٹیٹَو نِش اِتھٕے کَنیتھ یُس اَسہِ پَنٕنۍ یُس اَسہِ پَنُن سقافت ٲسۍ سُہ پَزِ اَسہِ بیٚیہِ تِتھٕے پٲٹھۍ واپَس اَنٕنۍ یِمَن ٹوٗرِسٹہٕ کیٚن جایَن تہٕ تیٚلہِ باسہِ یہِ سون کَشمیٖر چھِ یہِ باسہِ واریاہ بیٚیہِ اَلگ تِمَو جایَو نِش ییٚمہِ جایہِ اَسہِ مِثالَن ؤنکیٚنَس ٹوٗرِسٹ جایہِ چھےٚ اگر أسۍ ٹوٗرِسٹ جایَن ہٕنٛز کَتھ کَرَو تیٚلہِ چھِ ییٚتہِ واریاہ ٹوٗرِسٹ جایہِ مگر اَسہِ پَزَن تِتھٕے پٲٹھۍ یِتھ کَنہِ سُہ میٚژیوٗ مکانہٕ اوس تہٕ پتہٕ ٲسۍ تَتھ پَش کران أسۍ گاسو تہٕ تٔمۍ سٲتیٚن تہِ باسہِ ؤنکیٚنَس یُس یہِ سون چھُ کَشمیٖر چھِ یہِ باسہِ تٔمۍ سۭتۍ واریاہ اَلگ باقِیَو سِٹیٹَو یا باقِیَو مُلکَو نِش تہٕ اگر أسۍ وٕ فٔرنِچَرٕچ کَتھ کَرَو یہِ بہنُک یہِ یہِ کیٛاہ یہِ کیُتھ گژھِ آسُن مےٚ وُن اوتٲنی زِ گۄڈٕے اَسہِ گژھِ آسُن سُہ یُس اَسہِ پَنٕںۍ رواج رٕتی رواج چھِ اَسہِ پَنُن کٲشِرَن أسۍ ٲسۍ ییٚتہِ لٕکٕر کران یوٗز اگر أسۍ یِمَن ٹیبلَن ۂنٛز کَتھ کَرَو اَسہِ پَزَن تِم ٹیبٕل تہِ ؤنکیٚنَس تِمٛنٕے ہَچوٗ چیٖزَن ۂنٛدۍ بناوٕنۍ بیٚیہِ سُہ پَنٕنۍ نقاش کٲری یُس أسۍ کران ٲسۍ سوٕے کَرٕنۍ تِکیٛازِ ییٚلہِ أسۍ تہِ کَرَو تٔمۍ سۭتۍ چھُ اَکھ یہِ الگٕے اَتھ شکل یِوان اَتھ سٲنِس اَتھ یُس یہِ ڈانچہٕ چھِ یعنی کہ یُس یہِ اِنٛفراسٹرکچَر یَتھ أسۍ کٲشِر یہِ اِنگلِش پٲٹھۍ چھِ وَنان تہٕ کٲشِر پٲٹھۍ چھِ وَنان ڈانٛچہٕ کُنیُک تہٕ سُہ اوس الگٕے اَکھ شکلا تراوان تہٕ وٕ سُہ اوس وُچھنَس منٛز اَکھ اَلگٕے حِساب باسان اگر أسۍ ؤنۍ کَرَو کَتھ اَسہِ کیٛاہ پَزِ کَرُن یِمَن یِم ٹوٗرِشٹ ہٕنٛدیٚن فیسلٹیَن خٲطرٕ یِمٕے چیٖز پَزَن اَسہِ کَرٕنۍ تھوڑا ماڈِفاے یعنی کہ کٲشِر پٲٹھۍ ٲسۍ یِمَن وَنان شیٚرٕنۍ ییٚلہِ زَنہٕ أسۍ یِم چیٖز شیٚرَو تہٕ یِم ٹوٗرِسٹ یِمَن تہِ باسہِ نہ یِمَو چھِ أسۍ سۭتۍ یِمَو چیٖزَو سۭتۍ چھِ یہِ باسان یُس یہِ سون کٔشِیٖر چھِ یہِ چھِ الگ تہٕ یِمٕے چیٖز پَزَن اَسہِ مَدِ نظر تھٲیِتھ ییٚتہِ زَنہٕ بہٕ یِتھ پٲٹھۍ زَنہٕ بہرِم لُکھ ٲسۍ کران تِم چیٖز یوٗز آز برونٛہہ تقریٖبَن پَنٛژاہ ؤری کَنٛز اوس آسان یا تَتھ اوس آسان مُہُل تہٕ تِمٕے چیٖز پَزَن اَسہِ ؤنکیٚس ٹوٗرِسٹ جایہِ یِم چھِ اَسہِ یوٚت زَنہٕ یِم سٲنۍ سیاح چھِ یِوان تِم چیٖز پَزِ اَسہِ بیٚیہ تِتھٕے پٲٹھۍ تھاوٕنۍ یا سٔہ یِنٛدٕر اوس یا باقٕے چیٖز ٲسۍ یِم اَسہِ کٲشِر مہشوٗر ٲسۍ شُپ اوس یِمٕے چیٖز پَزَن اَسہِ یِمَن جایَن تھاوٕنۍ یِتھ کَنہِ زَنہٕ سٲنۍ یہِ کٔشیٖر باسہِ یہِ باسہِ الگ ٹوٹلی باسہِ یہِ ڈفرنٛٹ